اگر ہَسا أسۍ لَکُٹ بِزنٮ۪س وٕچھو سُہ ہَسا چھُ وِنکیٚس کِس یَتھ مَنٛز یُس ہَسا اکھ لَکُٹ مَکُٹ دُکان دار آسہِ کِریان دُکان آسہِ سُہ ہَسا چھُ اَسہِ ماننہٕ یِوان لَکُٹ بِزنٮ۪س سُہ ہَسا چھُ ہُہٕنٛدٕ طور بَڑٕ بِزنٮ۪س مینَو کھۄتہٕ آسان تکیازِ اگر ہَسا أسۍ وٕچھو تہُنٛد ایٚوریج یُس ہَسا کم پایُک نَفَر چھُ یِم ہَسا غریب یَتھ سۭتۍ بِلانٛگ یِم ہَسا غریب غریب یَتھ خاندانن سۭتۍ وابَسطہ آسَن تِمَن ہَسا چھِ لَکٹٕے بِزنٮ۪س آسان أسۍ نَسا ہیٚکووکھ نہٕ تِم کمپیر کٔرِتھ أکِس بٔڑِس دُکاندارَس سۭتۍ کِہینۍ نہٕ تِمو مَنٛز ہَسا چھِ اِنٹریٚسٹِنٛگ فیکٹ یہِ کہِ دَپان اگر اکھ غریب کمی زینہِ تتھ مَنٛز نَسا چھُنہٕ آسان تمِس کٕہٕنۍ تہِ غَم بیٚیہِ چھُ یہِ اکھ چیٖز تہِ کم آسنَس ہَسا چھ واریاہ زیاد آرام آسان بیٚیہِ ہَسا چھ اِنسان اگر ییٚتہِ زینہِ کم ٲخرَتَس مَنٛز ہَسا چھُ تَتھ حِساب تہِ دِیُن کم وۄنۍ اگر أسۍ کُنہِ کُنہِ خاص بِزنٮ۪سُک یہِ فیکٹ وٕچھو أسۍ اگر نمون اکھ بوٚڑ بِزنٮ۪س تمیُک فٲیِدٕ چھُ یِتہِ اگر اکھ امیٖر اِنسان آسہِ پَتہٕ آسہِ تمِس واریاہ زیادٕ بوٚڑ بِزنٮ۪س سُہ ہَسا ہیٚکہِ أکِس غریبَس تہِ مَدد کٔرِتھ پونٛسَو پونٛسَو رٔنٛگی کھیٚن چیٚن رٔنٛگی پَلوٕ رٔنٛگی کُنہِ رٔنٛگی سُہ ہَسا ہیٚکہِ تِمو تٔمِس ہر کُنہِ ہر کُنہِ اَنداز ہَسا ہیٚکہِ سُہ تٔمس ہیٚل مَدَد کٔرِتھ پَتہٕ ہَسا چھِو تُہۍ وَنان اَسہِ ؤنِو لِسٹ اَوُٹ آف اِنٹریٚسٹِنٛگ أسۍ کُس لسٹ کَڑو امہ مَنٛزٕ خاص طور اگر أسۍ عام کتھ وَنو أکِس اِنسانَس خٲطرٕ چھُ روٹی کَپڑا مَکان یہِ ہَسا چھِ أکِس اِنسانَس خٲطرٕ ضروٗریاتہِ زِنٛدَگی ییٚمِس اِنسانَس ہَسا یہِ پَننہِ گَرِ آسہِ سُہ ہَسا چھُ یِوان ماننہٕ کہِ أمۍ سِنٛز زِنٛدَگی چھِ أمۍ سِنٛز زِنٛدَگی چھُ ٹھیٖک ٹھاک چَلان سُہ ہَسا چھِ یِوان سٲنِس سَماج کِس مٔنٛزمِسٕے طَبقَس مَنٛز گۄڈنِکسٕے طَبقَس مَنٛز مگر امہِ سمال بِزنٮ۪س خٲطرٕ تہِ ہَسا چھُ أکِس اِنسانَس پیٚوان کُنہ ٹایمَس تانۍ ٹھیٖک ٹھاک محنت کَرٕنۍ تمہِ پَتہٕ ہَسا چھُ یہِ پَنُن پَنُن یہِ لَکُٹ موٚکُٹ بِزنٮ۪س کھولان پَتہٕ اگر پَتہٕ اگر أسۍ وٕچھو بوٚڑ بِزنٮ۪س بوٚڑ بِزنٮ۪س تہِ ہَسا چھُ سٲنِس دُنیاہَس مَنٛز ضروٗری تکیازِ اگر أسۍ نظر دِمو خَبر کیتیاہ لُکھ آسَن امہ بَڑِ بِزنٮ۪س سۭتۍ تہِ بَچان تہٕ لَکُٹ بِزنٮ۪س ہَسا چھُ کَران پَنُن گرانہ پَننہِ گَرانٕچ یِم یِمَن ضرورِیات آسَن تِم ہَسا چھُ یہِ پوٗرٕ